دَپان واریاہ اِتھِنک گروپ یہِ تہٕ بیٚیہِ یِم زَنانہٕ چھِ یِم نہ ہسا چھِنہٕ گیمَن منٛز حِصہٕ نِوان کینٛہہ یِم کیازِ نِنۍ نہٕ گیمَن منٛز حِصہٕ اگر یِمَن تہِ چھُ سُے دٮ۪ماغ دیُتمُت خۄدایَن یُس مٔہنِین چھُ دیُتمُت یِم تہِ ہیٚکن پَنُن یہِ دٮ۪ماغ یوٗز کٔرِتھ یِم تہِ ہیٚکن پَنُن ٹیلنٛٹ یوٗز کٔرِتھ تِکیازِ زیادٕ چھِ أزکِس زَمانَس منٛز زَنانٕے برونٛہہ پَکان یِمَن پَزِ پَنُن یہِ خوف ترٛاوُن یِمَن پَزِ پَنُن ٹیلنٛٹ ہاوُن فیٖلڈَس منٛز تہٕ اَسہِ پَزن الگ الگ اِدارٕ الگ الگ ٹرینِنٛگ سیٚشَنٕز دِنۍ یِمَن زنانن خٲطرٕ تہِ پرٛٮ۪کٹِس سیٚشَنز دِنۍ یِمَن خٲطرٕ یِمَن گیمَن خٲطرٕ سو دیٹ یِم تہِ ہیٚکن پَنُن ٹیلنٛٹ شو کٔرِتھ تہٕ یِم تہِ واتن اِنٹَرنیشنَل لیولہِ پٮ۪ٹھ یِتھ پٲٹھۍ أزکِس زَمانَس منٛز چھِ مَردَن ہِنٛز ٹرافی یِوان گِنٛدنہٕ زیادٕ پَہم چھِ مَردَن پٮ۪ٹھٕ یِوان آز غور کَرنہٕ مگر یہِ پَزِ چیینج کَرُن یِمن پَزِ زَنانن خٲطرٕ تہِ سۄے لیوَل تھاوٕنۍ یِتھ پٲٹھۍ یِم مَردَن خٲطرٕ مےٚ ووٚن نہٕ مےٚ ووٚن نہٕ مطلب أزۍ چھِ تھاوُن یہِ چھُ وارٕ وارٕ چھِ یِمَن بَڑاوٕنۍ لٮ۪ؤل سو دیٹ یِم واتن ٲخری سِٹیجَس پٮ۪ٹھ برابر مَردَن ہِنٛز لٮ۪ولہِ پٮ۪ٹھ باقٕے وَسلام